أکِس خانٛدانَس منٛز مۅہنیٛوٗ تہٕ زَنہِ سُنٛد کِردار چھُ آسان واریاہ مُختَلِف اَتھ چھُ یِمَن منٛز چھِ واریاہ بُنیٲدی چاہے رَسمی آسہِ یا با بَدَل کیٚنٛہہ یِمَن ہُنٛد ریلجَس بُنیاد آسہِ اَتھ اَتھ بُنیادَس پیٚٹھ چھُ آسان یِمَن ہُنٛد کِردار اَلَگ اَلَگ برٛونٛٹھ کالہِ اوس آسان زَنہِ زَنانہِ أکِس گَرَس منٛز أکِس زَنانہِ دِوان اَلَگ کیٚنٛہہ کٲم تہٕ مۅہنِس دِوان اَلَگ کیٚنٛہہ کٲم مان ژٕ زَنانَس سَمبالُن گَرٕ تہٕ مۅہنِیٛوٗ اوس گَژھان زیننہِ مَگَر ٹایمَس سٍتۍ سٍتۍ گوٚو یہِ گوٚو ییٚتہِ واریاہ بَدلیٛو تہِ وۄنی اَزکَل چھِ لک دَپان مۅہنِیٛوٗ تہِ زَنان چھِ بَرابَر یَس تہِ مَگَر مۅہ زَنان دَپہِ بہٕ بہٕ تہِ گَژھٕ زیننہِ تہٕ سۅ تہِ سۅ ہیٚکہِ سۅ تہِ چھِ ہیٚکان زین اَزکَل وَقتَس منٛز دَپان سۅ تہِ گَژھِ زیننہِ تٔمِس رُکایہِ نہٕ کٕہنٛۍ تہِ بیٚیہِ عام طور چھِ آسان گَرَس منٛز بَچَن ہٕنٛز پَرؤرِش چاہے یا بیٚیہِ رَننٕچ ذِمہٕ وٲری زَنانہِ تہٕ مۅہنِیٛوٗ چھُ عام گَژھان زیننہِ ۄونی چھُ لگ اَز کِس وَقتَس منٛز گَژھان کَران مےٚ دۄنوٕے چاہے بَچَن ہُنٛد پَرؤرِش چھِ آسان تِمَن ہُنٛد پَڑٲے آسان کیٚنٛہہ آسان تِمہٕ چھِ دۄنوٕے مۅہنِیٛوٗ تہٕ زَنان تہِ دۄنوٕے کَران گَرَس منٛز یِم تہِ اَگَر کیٚنٛہہ فٲصلہٕ چھُ آسان نِیُن سُہ چھُ عام مۅہنِیٛوٕے کَران مَگَر یِم بٔڈۍ بٔڈۍ کیٚنٛہہ فٲصلہٕ چھِ آسان کیٚنٛہہ کُنہِ مُتعلق آسان چاہے تِمَن گَرَس منٛز خَراچات مُتعلق آسہِ یا کیٚنٛہہ بَدَل بِزنِس خٲطرٕ آسہِ تَتھ خٲطرٕ چھُ دٕ تِمہٕ مۅہنِیٛوٗ تہٕ زَنان دۄنوٕے مَشوَرٕ نِوان